وعلیکُم اسلام تُہۍ کُم حظ اَہَن حظ أسۍ ٲس تِمے کران کتھ کیٛاہ اوسوٕ تۄہہِ ضروٗرت

کیٛاہ کیٛاہ چھُ اَز ییٚتہِ ایویلیبٕل اَہَن حظ بیٚیہِ کیٛاہ اَہَن حظ اَسہِ چھُ یہِ سورُے اَسہِ چھُ یہِ سورُے چیٖز تھاوان ایویلیبٕل تہٕ تُہۍ ؤنۍتَو تۄہہِ کوٗتاہ چھُو ضروٗرت حظ اچھا یہِ کر یہِ کر چھُو تۅہہِ ضروٗرت مطلب اَتھ کوٗتاہ ٹایمِنٛگ چھَو لگوٕ تۄہہِ مطلب یہِ کَر چھُو تۅہہِ خانٛدر کر چھُو تۄہہِ یِہ چھُ سورُے ایویلیبٕل حظ تُہۍ ونان چھُو دۅد چھِ ژامن چھِ تھٔنۍ چھِ زوٚمُت دۅد چھُ یِتہٕ ضروٗرت لگان حظ خانٛدرن پیٚٹھ یہِ آسہِ سورُے ایویلیبٕل وۅنۍ ؤنۍتَو تُہۍ تۄہہِ کر چھُو خانٛدر حظ ژور دۅہ ہا کیٚنٛہہ چھُنہٕ پرواے تہٕ أسۍ کرو کوٗشِش اَصٕل پٲٹھۍ تہٕ تُہۍ ؤنۍتَو مےٚ ایٚڈرس کیٛاہ چھُو اَتھ حظ اَسہِ کوٚت چھُ یُن ریٹ ہسا اَتھ ہَے یہِ گوٚو پتہٕ سَہل مسلہٕ اگر تُہۍ مِثال کَے طور پر تۄہہِ چھُو حظ واریاہ کوانٹِٹی نِنۍ چھُناہ اَتھ کرہوس تۄہہِ أسۍ پَتہٕ حظ ریٹ واریاہ کم اگر أسۍ مِثال کے طور پر کٲنٛسہِ آسوٕ دِوان ترٕٛہ رۄپیہِ تۄہہِ دِمہو پٕنٛژٕہ ہَے کیٚنٛہہ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ حظ پرواے حظ تُہۍ اگر سٲرسٕے مارکیٚٹس نٔژٕیو ییٚتہِ گژھوٕ تۄہہِ باسٕنۍ فرق واریاہ اچھا یِہ ؤنۍتَو مےٚ ڈیلیوری ایٚڈرس تُہۍ ما أشۍ مُج کِنۍ تُہۍ چھُو یہِ یہِ کتہِ پیٚٹھ کوٚروٕ تۄہہِ کال تُہۍ کتہِ پیٚٹھ چھُو روزان روزان کتہِ چھُو أشۍ مُج حظ آ أسۍ کھَسو بان کِنۍ اَپٲری نا اَسہِ چھُ پیٚوان کۅلگٲمۍ تہِ ترٛاوُن واریاہَن دُکانٛدارن تہِ أسۍ کھَسو بانٛگڈی أسۍ تہِ رَٹو پَتہٕ تتَن تہٕ تَتھ ہیٚمو أسۍ تھوڑا چارجِز تِکیٛاز توٚتام چھِ لگان حظ کِراے تہٕ باقٕے چھُ سورُے سہل باقٕے بٔرۍزیوٚ نہٕ ٹینٛشن کانٛہہ تہٕ تَمہِ دۄہ ترٛاوَو أسۍ آرڈر برابر ٹھیٖک چھا آ سُہ چھُنہٕ مَسلہٕ تۄہہِ تہِ گژھوٕ نہٕ پرٛابلِم بیٚیہِ گژھِ آسُن حظ اَے کٕلاس تُہۍ کٔرۍزیٚو مےٚ کال تُہۍ کٔرۍزیٚو مےٚ صُبحن کال حظ نا صُبحن کٔرۍزیٚو تُہۍ مےٚ کال تہٕ بہٕ سمکھوو تۄہہِ برابر تُہۍ کٔرِو کٲم تُہۍ یِیِو سٲنِس آفسَس پیٚٹھٕے حظ گۄڈٕ نا تتیٚن تھٲوِو تُہۍ اَسہِ سۭتۍ کتھ وَتھ کٔرِتھ اَسہِ چھُ بیسکٕلی چھُ اَسہِ کۅلگٲمۍ ڈِسٹرکٹس منٛز ڈایریکٹ آفِس حظ تُہۍ یِیِو آ تہٕ کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پرواے آ بیٚیہِ ما چھُ کیٚنٛہہ ضروٗرت

آسا کیٚنٛہہ چھُنہٕ پرواے اگر تۄہہِ بیٚیہِ تہِ کیٚنٛہہ ضروٗرت لگوٕ آ اگر کیٚنٛہہ لگہِ ضروٗرت تُہۍ کٔرۍزیٚو کال ٹینٛشن چھُنہٕ برُن کیٚنٛہہ آسا چلو بِہِو اَسلام